گۄڈٕنٮ۪تھٕے اَگر بہٕ کَتھ کَرٕ کہِ یُس ییٚتیُک کَشمیٖرُک میٖڈِیا سِسٹَم چھِ یہِ چھُ واریاہ اَکھ اَصٕل تِکیٛازِ اَمہِ سۭتۍ چھِ اَکہِ ایریُہُک وٕچھان کہِ کوٚت ووت ایرِیا یا کیٛاہ حِساب چھِ روٗز ایرِیاہَس منٛز اَگر بہٕ تۄہہِ گۄڈٕنٮ۪تھٕے وَنو کہِ کیٛاہ کیٛاہ پازِٹِو کَوریج چھِ وٕنۍکٮ۪نَس ییٚتہِ چہٕ میٖڈِہِچ یُس کَشمیٖرُک میٖڈِیا چھِ اَگر بہٕ کَتھ کَرٕ گۄڈٕنٮ۪تھٕے کہِ یُس کَشمیٖرُک میٖڈِیا چھِ ییٚتہِ چھِ فی ساتہٕ پٮ۪وان سٕٹرَگٕل فیس کرنہِ یِم کَشمیٖری فارمَر اَگر بہٕ کَتھ کَرٕ یا یِم ییٚتِکۍ زٔمیٖندار چھِ تِمَن چھِ سٕٹرَگل پٮ۪وان کَرٕنۍ اَگر أسۍ وٕچھو مارکٮ۪ٹٕچ کٔمی چھِ ییٚتہِ پٮ۪وان ییٚلہِ اِنسان مارکٮ۪ٹَس منٛز یَژھے گژھُن کہِ پَنُن چیٖز اَگر تٔمِس کانٛہہ پرٛوڈَکٹ آسہِ ہے سُہ آسہِ ہے تٔمِس کٕنُن تَتہِ چھِ تٔمِس کٲم گژھان مارکٮ۪ٹ چھِنہٕ آسان کِہیٖنۍ یا بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ دۄہ کھۄ دۄہ چھِ ییٚتہِ اٮ۪گرِکَلچٕرَل یا بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ زٔمیٖن چھِ کَم گژھان تِکیٛازِ ییٖژاہ ییٖژاہ جَنریشَن چھِ بڑھان تیٖژاہ تیٖژاہ چھِ پٮ۪وان اَسہِ یہِ کہِ اَسہِ چھِ پٮ۪وان یُس اٮ۪گرِکَلچٕرَل لینٛڈ چھِ سُہ چھِ اَسہِ پٮ۪وان کَرٕنۍ اِستعمال کَتھ منٛز مکان بناونَس منٛز اٮ۪ٹسِٹرا یا یُتُے یوت نہٕ کیٚنٛہہ بہٕ وَنہٕ ییٚتیُک ماحول تہِ یُس یتٚتیُک ماحول یعنی کہِ کٕلایمیٹ یا اِنوارَمٮ۪نٛٹ وَنہٕ بہٕ سُہ تہِ ہیٚکہِ کُنہِ تہِ ساتہٕ چینٛج گٔژھِتھ ییٚتہِ چھِ سُہ ماحولا یہِ ہیٚکہِ مِنٹَن منٛز بگڑِتھ یا اَگر فارمَر اَگر بہٕ کَتھ کَرٕ کِسانَن ہٕنٛز کَتھ آب چھِ تِمَن ضٔروٗری آسان ضوٚرَتھ زٔمیٖنَس تٔمِس تہِ چھِ ییٚتہِ کٔمی پٮ۪وان آبٕچ گوٚو یِمو سۭتۍ چھِ اَسہِ پٮ۪وان کہِ یِم چیٖز چھِ اَسہِ وٕچھِنۍ تہٕ یِمو سۭتۍ چھِ اَسہِ دھیان دیُن کہِ کَم کَم دُشوٲری چھِ اَسہِ ییٚتہِ یِوان وۄنۍ اَگر بہٕ گۄڈٕنٮ۪تھٕے کَتھ کَرٕ کہِ آز چھِ أڑۍ میٖڈِیا پٔرسَن تِم کیٛاہ چھِ تِم چھِ لاگان ہاوٕنۍ کہِ تِم چھِ وٕنۍکٮ۪نَس اَکھ ڈِوَل نیچَر نِوان تِم چھِ لاگان ہاوٕنۍ کہِ ییٚتیُک یُس ہسا فارمَر چھِ تِمَو لوگ تِمَن لوگُن اَصٕل اَصٕل مال یُن تِکیٛازِ تِم چھِ ہاوان ییٚتہِ چھِ کۄنٛگ ووپداونہٕ یِوان یا یِم نٔے چھِ ییٚتہِ آمٕتۍ اَگر تۄہہِ بوٗزمُت آسیو ہَے ڈٮ۪نسِٹی چھِ ژوٗنٛٹھۍ باغ چھِ ییٚتہِ یا وۄنۍ کٔرٕکھ ییٚتہِ آرگٮ۪نِک فارمِنٛگ تہِ سِٹاٹ تِم چھِنہٕ زیادٕ بڑا چڑا کَر تَتھ ہاوان اَلبتہ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ تیوٗتاہ تہِ چھِنہٕ کیٚنٛہہ یوٗتاہ یِم ہاوان چھِ تِمَن منٛز ویٖڈیووَن منٛز یا پَنٛنہِ نِوٕز پوٹلو تھرٛوٗ یوٗتاہ ہاوان چھِ تیوٗتاہ تہِ بڑو بڑوتی چھِنہٕ ییٚتہِ کِہیٖنۍ اَمہِ پتہٕ اَگر بہٕ کَتھ کَرٕ اَسہِ پَزِ کہِ یُس ییٚتیُک لوکَل یِم نیران چھِ ییٚتہِ چیٖز چھِ نیران یعنی کہِ لوکَل پرٛوڈَکٹٕس یا پرٛوڈوٗس یِم پَزَن اَسہِ پرٛموٹ کَرٕنۍ مطلب یُس ہسا میٖڈِیا چھِ أمۍ کٔر کٲم کہِ یہِ چھِ أسۍ وٕنۍکٮ۪نَس گٕلوبَل لٮ۪ولہِ پٮ۪ٹھ سٲنۍ آیٹَم واتناوان اَگر بہٕ کَتھ کَرٕ کہِ سُہ ٲسِن کۄنٛگ سُہ آسِن ژوٗنٛٹھۍ سُہ ٲسِن ڈوٗنۍ یا باقٕے کانٛہہ تہِ مٮ۪وٕ ٲسِن یِم چھِ ہاوان یہِ وٕنۍکٮ۪نَس گٕلوبَل لٮ۪ولہِ پٮ۪ٹھ یِم چھِ پَنٛنٮ۪ن پوٹلَن پٮ۪ٹھ کھالان ییٚمہِ سۭتۍ باقٕے لوٗکھ تہِ چھِ اَتھ کُن اٮ۪ٹرٮ۪کٹ گژھان بیٚیہِ اَگر بہٕ کَتھ کَرٕ کہِ وٕنۍکٮ۪نَس وَنہٕ بہٕ کَم کَم چھِ اَسہِ ضٔروٗری وٕنۍکٮ۪نَس مُشکِلات یا حالات یِم وٕنۍکٮ۪نَس چھِ اَسہِ آمژٕ نَظرِ گژھان تِمَو منٛز کیٛاہ چھِ گۄڈٕنٮ۪تھٕے کَرٕ بہٕ کَتھ وٕنۍکٮ۪نَس چھِنہٕ نِوٕز أڑۍ رِپوٹَر یِم چھِ تِم چھِنہٕ پوٗرٕ وٕنۍکٮ۪نَس ہاوان کِہیٖنۍ کہِ کَم کَم دُشوٲری چھِ ییٚتہِ یِوان تِم چھِ زیادَے اَگر کُنہِ ساتہٕ کانٛہہ پرٛابلِم چھِ اَسہِ یِوان تِم چھِ زیادٕ تَتھ سِمپٕلِفَے کران تہٕ تَمہِ سۭتۍ چھِ باسان کہِ یہِ چھِنہٕ ییٚتہِ پرٛابلِم کِہیٖنۍ اَگر بہٕ وَنہٕ گۄڈٕنٮ۪تھٕے کَتھ کَرٕ کہِ سَبسٕٹی چھِنہٕ ییٚتہِ اَسہِ مِلان تہٕ کِہیٖنۍ یا آب سَپلٕے چھِنہٕ زیادٕ اِنفرٛاسٕٹرَکچَر تہِ چھِنہٕ ییٚتہِ کِہیٖنۍ اَمہِ سۭتۍ چھِ یِم ییٚتِکۍ کِسان چھِ تِمَن چھِ پرٛابلِم گژھان بیٚیہِ اَگر أسۍ بیٛاکھ کَتھ وَنو سیٖزنَل اِنٹَرٛسٹ مطلب کہِ ییٚلہِ کُنہِ چیٖزٕچ کرٛایسٕز چھِ آسان تَمہِ ساتہٕ چھِ میٖڈِیاہَس اٮ۪ٹٮ۪نشَن پٮ۪وان اَگر کُنہِ ساتہٕ کانٛہہ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ کانٛہہ نۄقصان گژھِ کُنہِ اَگر کانٛہہ کرٛاپ چھِ یا کانٛہہ چیٖز چھِ اَگر سُہ خراب گوٚو تَمہِ ساتہٕ چھِ یِم یِوان برٛونٛہہ کُن مِثال اَگر کُنہِ ساتہٕ کانٛہہ قۄدرتی کانٛہہ طوفان آو تَمہِ سۭتۍ کیٛاہ گوٚو تَمہِ سۭتۍ گوٚو سون فصل خراب یِم چھِ پٮ۪وان برٛونٛہہ کُن وٲتِتھ اَلبتہ بہٕ وَنہٕ کہِ یِم أسۍ ڈیلی زندگی منٛز چھِ پٮ۪وان اَسہِ مُشکِلات تُلٕنۍ تِمَن کُن چھِ کَم دھیان وٕنۍکٮ۪نَس بیٚیہِ اَگر بہٕ کَتھ کَرٕ کہِ کیٛاہ چھِ وٕنۍکٮ۪نَس ضٔروٗری کیٛاہ کیٛاہ چھِ اَسہِ کَرُن گۄڈٕنٮ۪تھٕے پَزِ ییٚتہِ کِس یُس میٖڈِیا چھِ تِمَن پَزِ پوٗرٕ وقتہٕ وقتہٕ دھیٛان تھاوُن کہِ اَمہِ ساتہٕ کیٛاہ چھِ ییٚتہِ گژھان کَتھ چیٖزَس کُن زیادٕ چھِ اَسہِ تھاوُن بیلینٕس پَزِ تِمَن تھاوٕنۍ بیٚیہِ کیٛاہ پَزِ بیٚیہِ پَزَن یِمَن کَرٕنۍ کہِ یِم ییٚتِکۍ لوکَل لوٗکھ چھِ یعنی کہِ یِم ییٚتِکۍ لوکَل نفری چھِ کشمیٖرَس منٛز یِم لوکَل چھِ تِمَن پَزِ تِہٕنٛز وۄنۍ وایِس ڈٮ۪رٮ۪کٹ کھالٕنۍ میٖڈِیاہَس أتی لَگہِ کیٛاہ چھِ اَتھ وَنان یُس باقٕے رٮ۪سٹ آو وٲلڈٕ چھِ یا دُنیا بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ یُس ییٚتیُک سون اِنٛڈِیا چھِ یِمَن تہِ لَگہِ پتہ کہِ یُس کٲشِرۍ فارمَر چھِ کیٛاہ تِمَن سۭتۍ کیٛاہ چھِ گژھان دۄہ کھۄ دۄہ کیٛاہ تِم چھےٚ رٲضۍ کیٛاہ تِم چھےٚ نارٲضۍ یا تِمَن مَہ چھِ کانٛہہ پرٛابلِم گوٚو اَمہِ سۭتۍ گَژھِ ڈٮ۪رٮ۪کٹ رِفلٮ۪کٹ یہِ کَتہِ یُس اِنٛڈِیا گورمِنٮ۪نٛٹ چھِ تَتہِ ہٮ۪کو أسۍ یہِ آرام سان رِفلٮ۪کٹ کٔرِتھ تہٕ تِم تہِ ہٮ۪کَن پتہٕ اَمہِ پَتہٕ اَتھ پٮ۪ٹھ اَکھ سٕٹٮ۪پ اِقدامات تُلِتھ یا سٕٹٮ۪پ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ بوٚڈ چیٖز چھِ تِمَن نِش گژھِ یہِ کَتھ واتٕنۍ کہِ کیٛاہ کیٛاہ چھِ وٕنۍکٮ۪نَس سَپدان